ڈِسٹرک بَڈگامُک یُس ساروی کھۄتہٕ لیجَنٛڈ اگر أسۍ وٕچھو سُہ چھُ محموٗد غزنی یِوان ماننہٕ محموٗد غزنی چھُ اکھ یہِ چھُ اکھ حُکُمران یا ویریَر اوسمُت ییٚمۍ کَشمیٖر چھُ فَتَح کوٚرمُت کٔہمہِ سیٚنچُری مَنٛز أمۍ چھُ کوٚرمُت یہِ فَتَح کٔہمہِ سیٚنچُری مَنٛز پُنٛچھ گلی چھِ تَپٲری چھُ أمۍ یہِ کٔہمہِ سیٚنچُری مَنٛز فَتَح کوٚرمُت یُس یہِ ڈِسٹرک یہِ چھِ آز یۄس یہِ چھِ بونٛڈری یۄس یہِ کھاگ ایریاہَس مَنٛز سۄ چھِ بَناوان بونٛڈری اکھ ڈِسٹرک بَڈگامَس یہِ چھُ محمود غزنوی أمس چھُ مَطلَب واریاہ اِمپاٹنٕس ڈِسٹرک بَڈگامَس مَنٛز یہِ چھُ گۄڈنیُک حُکُمران اوسمُت ییٚمۍ فَتَح چھُ کَشمیٖر کوٚرمُت کٔہمہِ سیٚنچُری مَنٛز بیٚیہِ یۄس ڈِسٹرک بَڈگامٕچ بونٛڈری چھِ یِوان لَبنہٕ سۄ چھِ یِوان کھاگ ایریاہَس مَنٛز لَبنہٕ